اگر اَسہِ سِنٛگِنٛگ آسہِ کَرٕنۍ تہٕ تَتھ چھِ لَگان آواز تہٕ ییٚمِس آواز آسہِ تہٕ سُے ہیٚکہِ گیٚیِتھ یا رِکاڈ ؤنِتھ یا ڈایٚلاک ؤنِتھ تہٕ ییٚمِس آواز آسہِ سُے چھُ پَکان برونٛٹھ تتھ چھِ اَسہِ لگَان ییٚمِس بٲتھ آسَن وَنٕنۍ یا رِکاڈ تَتھ چھِ اَسہِ لگان باجہِ چھُ یِوان تَتھ منٛز تَتھ منٛز چھُ رَباب یِوان تَتھ منٛز چھِ یِوان چُمٹہٕ تَتھ منٛز چھِ یِوان تُمبَکھ نٲر تَتھ منٛز چھِ یِوان یہِ یہِ ہَسا یہِ رۄنہِ پَرٛیُن تہٕ یِم چیٖز چھِ تَتھ لگان ییٚمِس آواز آسہِ تہٕ سُہ ہیٚکہِ سِنٛگِنٛگ کٔرِتھ پتہٕ ییٚمِس یُس گٮ۪وان آسہِ تٔمِس آسہِ پَنٕنۍ آواز ٹھیٖک یِم تٔمِس سَپُوٹَس آسَن یِم تٔمِس رَٹان وٲلۍ آسَن تہٕ اگر تِم اگر نہٕ تِمَن ٲس آواز ٹھیٖک تہٕ سۄ چھَنہٕ سۄ چھَنہٕ بہٕ سُہ چھُنہٕ برونٛٹھ پَکان کینٛہہ ییٚمِس آواز آسہِ تہٕ سُے ہیٚکہِ سِنگِنٛگ کٔرِتھ سُے ہیٚکہِ گیٚیِتھ یا یِم تٔمِس رَٹان وٲلۍ آسَن تِمَن تہِ گژھِ آسٕنۍ آواز صاف تِمَن تہِ گژھِ آسُن ہلکہٕ صاف تہٕ تِم ہیٚکَن تمہِ سۭتۍ برونٛٹھ پٔکِتھ ییٚمِس آواز آسہِ سِنگِنٛگ چھِ لَگان خاص کَر آواز